أسۍ حظ چھِ گامَن منٛز روزان أسۍ چھِ وۄنۍ کُنہِ ساتہٕ ٹونن کُن اَمہِ موٗجوٗب وَسان اَسہِ چھِ واریاہ مان ژٕ اَخراجاتَن ہٕنٛز ضرورَت چاے چھِ لیٚدٕر چھِ باقٕے مصالات چھِ تومُل چھُ أسۍ ییٚلہِ ٹاونن منٛز چھِ یہِ کھاران اَسہِ چھُ اَتہِ واریاہ ڈسکَوُنٛٹ میٚلان واریاہ سرٛوگ پیٚوان وۄنۍ اَگر أسۍ گامن منٛزٕے ہیٚمو ییٚتہِ چھُ اَسہِ درٛوگ پَہم پیٚوان اَسہِ چھُ آسان کُنہِ ساتہٕ وسنٕے اور بازر کُن أسۍ چھِ دَپان ہے وۄنۍ اَگر اور ؤتھۍ أسۍ وۄنۍ چھُ اَسہِ دۄہ پھٹراوُن مَگر أسۍ کھارو چایس چاے بیگ تہِ کھارو اَپٲر أسۍ کھارو توٚمُلہٕ کوینٹل اکھ زٕ تہِ اَپٲر أسۍ کھارو یہِ ہسا یہِ لیٚدٕر تہِ اَپٲر أسۍ چھِ نوٗن تہِ کھاران اَپٲر أسۍ چھِ باقٕے اَخراجات تہِ کھران أسۍ چھِ اگر مان ژٕ اَگر کیٚنٛہہ پَلو وَلو آسہِ مان ژٕ سپدیٚمُت ریڈی میڑ آسہِ کیٚنٛہہ ضرورَت تَتھ چھُ واریاہ مان ژٕ اَتہِ اسلام آبادَس منٛز اَسہِ واریاہ یِم ہول سیل ڈیلَر پَنٕنۍ ریڈی میڑ تہٕ تِم چھِ واریاہ تِمن نِش چھُ واریاہ ڈسکونٛٹ میلان اسہِ تِم چھِ واریاہ کَنسیشن کران تَتہِ چھِ اَسہِ تِم آیٹم کھاران توٚملہٕ وٲلِس نِش چھِ گژھان توٚمُل کھاران سُہ چھُ ہول سیل اَسہِ پاے یِم کَتٮ۪ن چھِ یِم ہول سیل تہٕ تِمن نِش چھِ أسۍ کھران اگر اسہِ آز چھُ وُنۍ توٚمُل ییٚتہِ چھِ کٕنان تیہِ ترٕہ شیٚتھ ٲڑۍ چھِ کٕنان ساڑ تیہِ ترٕہ شیٚتھ أسۍ انو تتہِ ترٛیہِ ساسہِ گوٚو جِناب محترم درٛاو اَسہِ سٲرٕے کِراے وِراے دۄہ ووہ یہِ ہسا یہِ یہِ درٛاو اَپٲری اَسہِ اَمہِ مٔزیٖد آسہِ بیٚیہِ تہِ کانٛہہ آیٹم کھارُن میوٕ آسہِ کھارُن کیلہٕ درجن اَگر ییتٮ۪ن بہٕ شکیل احمد ڈارس ہیٚمہٕ اکھ چھِ یِم آسان تھوڑا ژمٹیمژٕ پَہم گوٚو نَمبر اکھ چھِ آسان یِم ییٚژٕ کٲجہِ گوٚو نَمبر اکھ نَمبر زٕ چھِ آسان یِم جِناب محترم ہے گٔے سا یہِ کِنی اَکھ ہَتھ وُہ ییٚلہِ زَن کہِ ییٚلہِ بازرٕ کھارو اکھ کھارو تازٕ اکھ کھارو فریٚش مال بیٚیہِ آسان جِناب محترم تِم یہِ ہسا یہِ بیٚیہِ چھِ منٛزٕ کَنسیشن ریٹس تہِ اَسہِ پیٚوان گوٚو اَسہِ چھِ تِم واریاہ کَم ریٹس پیٚوان وۄنۍ گژھہٕ وا سا أسۍ شکیل احمد ڈارَس نَش کھارٕنۍ یُتھ یہِ اَسہِ گژھہِ اسلام آباد ٹونَس منٛز ٹھیٖک گوٚو بہتٔریٖن گژھِ اَسہِ ٹونَس منٛزٕے اکھ چھُ اسہِ فریٚش مال میلان اکھ چھُس اسہِ فریٚش مال میلان بیٚیہِ چھِ أسۍ جِنابہِ محترم سیوٹیبٕلۍ ریٹس یتھ ڈِسکونٛٹ منٛزٕ گژھان اَسہِ تہٕ اَسہِ چھُ یہِ ہسا یہِ آوے اور چھِ أسۍ گامہٕ پٮ۪ٹھ یوٗر بازر وَسان یِم آیٹم اَننہٕ خٲطرٕ باقٕے شُکریا